ہیٚلو اسلامُ علیکُم أسۍ چھِ کالجہ پٮ۪ٹھہٕ بیٚمنا کالجہِ پٮ۪ٹھہٕ تُہۍ کیازِ چھِو نہٕ کالج یِوان تۄہہِ کیازِ دِژو نہٕ کیٚنٛہہ اَسہٕ خبرا وبرا اِن اِنفارمیشَن تۄہہِ چھو ایٚٹیٚنڑَیٚنٕس واریاہ کَم تہٕ تُہۍ ؤسزیٚو صبحن یوٚر ییتہِ لیٚکھزیٚو ایپلِکیشن اکھ نَتہٕ یِیو تُہۍ تۄہہِ خلاف ایٚکشن نِنہٕ آ اوکے